اینمٔل ہسبنڑری چھِ یُس ہسا چھُ اتھ چھُ واریاہ فٲیدٕ کیازِ اَتہِ چھِ أسۍ دۄد نیران کوڈنٛگ چھِ یِہُنٛد نیران یہِ چھُ سورُے أسۍ کٔنان تہٕ اَتھ چھِ أسۍ پونٛسہٕ یِوان غرٕض وۄنۍ چھِ أسۍ لرِ کانٛہہ سایڈ بِزنؠس کَرُن میانہِ حِساب یُس سایڈ بزنس لرِ چھُ کی وی کُلۍ بناوٕنۍ گرِ یُس کی وی فروٗٹ چھُ تِم ہسا گری کَرٕنۍ تیار اسہِ چھِ پتہٕے یِم کی وی چھِ یِہُنٛد مارجن چھُ مارکیٹس منٛز واریاہ زیادٕ یِہُنٛد پرٛایس تہِ چھُ زیادٕ آسان البتہ امِکۍ بِزنس کران وٲلۍ یِم وۄپداوان وٲلۍ تِم چھِ اگر نظر ترٛاوو تِم چھِ واریاہ کم لبنہٕ یِوان امہِ کہِ وجہ سۭتۍ ہسا چھُ اگر کانٛہہ کی وی فروٗٹ وۄپداوِ گرِ تِم کنہِ مارکیٹس منٛز تِمن چھِ واریاہ قۭمَتھ آسان تہٕ تِم ہیٚکن پنٕنہِ زندگی منٛز اگر نہٕ روزگار تہِ آسن پنُن پان ہیکن پکنٲیِتھ بیٚیہِ ہؠکن پانس سۭتۍ دہَن بٲژن پکنٲیِتھ تمہِ سۭتۍ